ہیٚلو اسلام علیکُم آ جِناب ٹھیٖک چھُوا صحت چھِ حظ ٹھیٖک أسی چھِ سکوٗل پٮ۪ٹھٕ سکوٗل پٮ۪ٹھٕ چھِ تۄہہِ ٲسٕو ییٚتہِ نیٚچوٗ پَران عرفان صٲب تہٕ تہٕ اَسہِ ہیٚکیٛاہ آ اَسہِ ٲس نا مِٹیٖنٛگ پیرٮ۪نٛٹ مِٹیٖنٛگ اَسہِ ہٮ۪ژیٛاو یِمَن اٮ۪کزام تہٕ أمِس چھِ مارکٕس ٹھیٖک ٹھاکھٕے آمٕتۍ مگر زیادٕ تہِ چھُس نہٕ آمُت لٮ۪وَل چھَس میٖڈیَمٕے أمِس چھِ تھوڑا محنت ضروٗرت تہٕ بیٚیہِ ٲسِو تھوڑا بہت أمِس گَرِ تھاوان نظراہ وظراہ کیٛاہ پَران کیٛاہ چھِ بَس باقٕے چھِ أمِس پوزِشَن ٹھیٖک نہَ سُہ اَہَن حظ آ سٲنۍ کٲم چھِ پَرناوٕنۍ أسۍ ہَے چھِ پَرناوان پَتہٕ چھِ گَرِ تہِ آسان باقٕے چیٖز وُچھِنۍ آ آ اَدٕ حظ اَدٕ حظ اسلام علیکُم